اسہِ چھِ اَکھ سیٚلٕف ڈرٛایوَر ضروٗرت یعنی کہِ اسہِ چھِ اَکھ کیب ضروٗرت ریٚنٛٹَس پٮ۪ٹھ تہٕ مَسلہٕ چھُ یِتھ کَنۍ زِ بہٕ چھَس یَژھان پننیٚن دوستَن سۭتۍ ٹٕرٛپ اَکھ کَرٕنۍ یُس مےٚ گُلمَرٕگ تانۍ چھِ کَرُن تہٕ اسہِ ؤنِو زِ اسہِ کوٗتاہ لگہِ پٔر کِلوٗ میٖٹر کیٛاہ قۭمَتھ چھُ تہٕ تیٖل کوٗتاہ لَگہِ اسہِ سُہ سورُے مطلب اگر أسۍ میٖٹَر چَلاووٗ پَتہٕ وُچھو اسہِ اسہِ کوٗتاہ لَگہِ سُہ سورُے ڈِٹیل گژھہِ مےٚ تہٕ اسہِ اگر پانٛژَن شیٚن دوٚہَن ہَفتَس خٲطرٕ آسہِ یہِ ٹِرٛپ کَرُن تہٕ کوٗتاہ کیٛاہ لَگہِ اسہِ اسہِ گژھہِ پوٗرٕ جانکٲری آسٕنۍ زِ ریٚنٹَل کیب خٲطرٕ کوٗتاہ چھُ اسہِ پۄنٛسہٕ بھَرُن تہٕ بیٚیہِ گژھہِ اسہِ یہِ ٹایمَس پٮ۪ٹھ واتٕنۍ تہٕ بیٚیہِ گژھہِ بَڑٕ آرام سان آسٕنۍ تہٕ بیٚیہِ ؤنِو اسہِ سارے فیسَلٹی یِم تہِ اَتھ گاڑِ منٛز آسَن لایک اے سی آز چھُ گَرم واریاہ زیادٕ تہٕ اے سی گژھہِ اَتھ منٛز وارِیاہ ضر ضروٗری آسُن تہٕ اسہِ گژھہِ پوٗرٕ جانکٲری پٔر کِلوٗمیٖٹر کۭتیاہ پۄنٛسہٕ لَگن اسہِ تہٕ بیٚیہِ باقٕے فیسَلٹی ہُنٛد تہِ دِیِو اسہِ جانکٲری